ییٚلہِ سٲنِس گامس منٛز چھ ہوٗن کٲنٛسہِ ژوٚپ ہیٚوان أسۍ چھِن سُہ جلدی جلدی ہسپتال نِوان کانٛہہ ہسپتال چھ تٔمِس ڈاکٹر چیٚک اپ کران تہٕ تِم چھِ تٔمِس وٮ۪کسیٖن یعنے اکھ انجکشن دِوان سُہ انجکشن چھُ تٔمِس پھیکِس کران برٛونٛہہ کالہِ ییٚلہِ ہوٗن اوس ژوٚپ ہٮ۪وان کٲنٛسہِ شخصس تٔمِس ٲسۍ یٔڈ کران ژتجی ہن دۄہن انجکشن مگر ونہِ چھُنہٕ سُہ ژتجی ہَن دۄہن یٔڈ آسان انجکشن کرٕنۍ کینٛہہ وۄنۍ چھِ وٮ۪کسیٖن ترٛےٚ یا ژور کران تِم چھِ أڈۍ یٔڈ کران أڈۍ چھِ کران پھیکِس بیٚیہِ چھِ أسۍ تٔمِس ییٚلہِ تٔمِس أسۍ وٮ۪کسیٖن کٔرتھ گرٕ انہٕ ہوٚن تٔمِس چھِ سرٛان کران صابنہِ سۭتۍ تہٕ بیٚیہِ یِم تٔمِس پلو لٲگِتھ چھِ آسان تِم چھِ دٲرِتھ ژھنان تہٕ بیٚیہِ چھِ تٔمِس ڈٹال سۭتۍ سہُ زخٕم چھلان تہٕ تٔمِس چھِ أسۍ دۄہٕے دۄہٕے سۄکبٕلۍ آبہٕ سۭتۍ سرٛان کران تہٕ بیٚیہِ یِم تٔمِس پلوچھِ تِم چھِ آسان دۄہٕے دۄہٕے چھلٕنۍ بیٚیہِ چھِ أسۍ تٔمِس نِوان مٲتراون وٲلِس نِش تہٕ سُہ مٲتراون وول چھ تٔمِس نوٗن دِوان پٔرِتھ تہٕ تتھ نوٗنس چھ آسان تٔمِس ژٕہ دِیُن کینٛژن دۄہن تہٕ بیٚیہِ چھِ أسۍ تٔمِس خاص کر تٔمۍ سٕنٛدِ صفٲیی ہُنٛد خیال تھاوان تٔمۍ سٕنٛدِ کھٮ۪ن چٮ۪نُک خیال تھاوان تِکیٛازِ یِم تٔمِس وٮ۪کسیٖن چھِ کران تمہِ سۭتۍ چھِ سُہ کمزور گژھان أسۍ چھِ تٔمِس فروٗٹ دِوان أسۍ چھِ تٔمۍ سٕنٛدِ کھٮ۪ن چٮ۪نُک اصل پٲٹھۍ خیال تھاوان بیٚیہِ چھِ أسۍ تٔمۍ سٕنٛدِ صفٲیی ہُنٛد تھاوان بیٚیہِ چھِنہٕ یُس سُہ ژھیوٚٹ چھُ کھٮ۪وان سُہ چھِنہٕ أسۍ بیٚیِس شخصس کٲنٛسہِ دِوان کھٮ۪نہٕ کینٛہہ تٔمۍ سٕنٛز ٲس منٛزُک چیٖز چھِنہٕ أسۍ کٲنٛسہِ تہِ دِوان کینٛژن دۄہن کھٮ۪نہٕ کینٛہہ بیٚیہِ چھِ أسۍ تٔمِس بانہٕ کینٛژن دۄہن الگ تھاوان تاکہِ یس تٔمِس انفیکشن چھِ سۄ گٔژھ نہٕ بیٚیِس لارٕنۍ کینٛہہ تہٕ بیٚیہِ چھِ أسۍ تٔمِس خاص کر دۄہٕے دۄہے آسان سۄکبٕلۍ آبہٕ سۭتۍ سرٛان کرُن وٮ۪کسیٖن ٹایمس پٮ۪ٹھ کرُن ہسپتال چیٚک اپ کرُن تہٕ بیٚیہِ چھِ أسۍ تٔمِس دۄہٕے دۄہٕے پلو چھلان تہٕ بیٚیہِ چھِ کھٮ۪ن چٮ۪نُک تہِ خیال تھاوان